جی آداب جی جی جِناب ؤنِو کیٛاہ کیٛاہ اوس اَچھا ژۄکان میٛادٕ اَچھا ژۄکان میٛادٕ مَہ چھُ ژۄکان اَچھا کَلہٕ دود تہِ مَہ چھِ آسان اَچھا

کیٚنٛہہ چھُنہٕ پرواے یِم چھِ اَتھ منٛز یِم سٲری چیٖز چھِ سَپدان ییٚلہِ میٛادَس کیٚنٛہہ تکلیٖف چھُ آسان تیٚلہِ چھِ یِم سٲری چیٖز سَپدان تہٕ اَمہِ خٲطرٕ تھاوٕ بہٕ کینٛژھن دۄہَن خٲطرٕ دوا تہٕ تۄہہِ چھُو تَمہِ پَتہٕ تِم سُہ دوا برابر کھیوٚن ٹایمَس پٮ۪ٹھ وقتَس پٮ۪ٹھ ہیٚکِو تُہۍ سُہ دوا کھٮ۪تھ تہٕ تَمہِ پَتہٕ ییٖزیو تُہۍ بیٚیہِ تہٕ تَمہِ پَتہٕ کٔرۍزیو مےٚ سۭتۍ رٲبطہٕ بیٚیہِ تہٕ

جِناب جِناب ییٚلہِ میٛادَس کیٚنٛہہ پرٛا تکلیٖف چھِ آسان تیٚلہِ چھِ یِم سٲری چیٖز ہٮ۪کان سَپدِتھ تہٕ اَمہِ خٲطرٕ چھُس بہٕ تۄہہِ ہَرٕ کُنہِ چیٖزٕ خٲطرٕ تھاوٕ بہٕ دوا تہٕ تُہۍ وٕچھزیو یِمو یِمو دوا سۭتۍ گژھیو تۄہہِ بیٚیہِ جَلٕد اَز جَلٕد فرق تہٕ اَتھ چھُنہٕ کیٚنٛہہ بامبرٕنۍ چھَنہٕ ضوٚرَتھ کیٚنٛہہ مگر یِم یِم چیٖز چھِ کیٚنٛہہ کیٚنٛہہ چیٖز چھِ بَنٛد کَرٕنۍ یِم مَصالہٕ دار چیٖز چھِ آسان تِم چھِ بَنٛد کَرٕنۍ تہٕ بیٚیہِ چھِ ہلکہٕ ہلکہٕ کھٮ۪ن چھِ کھیوٚن تیٖل چھُ کَم کھیوٚن تہٕ ہاکھ چھُ زیادٕ زیادٕ کھیوٚن تہٕ تَمہِ سۭتۍ باسیو تۄہہِ جَلٕد آز جَلٕد فرق خوٗنُک ٹٮ۪سٹ کَرنوومُت ژٕ تھاو ژٕ تھاو ییٚتٮ۪تھ کیٚنٛہہ ٹٮ۪سٹ ییٚکیٛاہ ییٚتٮ۪ن لٮ۪کھان بہٕ تھاوٕ ییٚتٮ۪تھ کیٚنٛہہ ٹٮ۪سٹ تَمہِ باپَتھ ہیٚکِو تُہۍ یہِ سٲنِس یُس نزدیٖکی کانٛہہ ییٚتٮ۪تھ ٹٮ۪سٹ آسَن کَران تٔتھی گٔژھِتھ تہٕ ٹٮ۪سٹ پوٗرٕ جانکٲری یا تُہۍ ہیٚکِو توٚتَتھ تہِ یِتھ کیٚنٛہہ چھُنہٕ جِناب کیٚنٛہہ چھُنہٕ پرواے تُہۍ ہیٚکِو توٚتَتھ تہِ یِتھ کیٚنٛہہ چھُ شُکرِیہ اَدٕ تُہۍ ہیٚکِو توٚتَتھ کِلنِکَس پٮ۪ٹھ تہِ یِیِو تُہۍ تَمہِ دۄہ بہٕ چھُس آسان ژٔندٕروارِ پٮ۪ٹھ جُمعہ تام تٔتھۍ شُکرِیہ